ییٚلہِ ہسا أسۍ بیٚنکَس پٮ۪ٹھ چھِ گژھان تَتہِ چھِ أسۍ وٕچھان کیٚنہہ لوٗکھ یِمَن نہٕ بِچارَن لیٚکھُن تہِ چھِ تَگان پَرُن تہِ چھِ تَگان تِمَن اَگر کانٛہہ چھُ فرٛاڈ مَسیج سوزان اَگر کٲشِرۍ پٲٹھۍ آسہِ ہہ کٲشُر ما تَگہِ ہہ تِمَن پَرُن مگر ییٚلہِ انگریٖزی پٲٹھۍ چھِ آسان تِمَن چھُ فونَس سوزان کانٛہہ یِتھ کٔنۍ مسیج دَپان چھُس چٲنِس موبایِلَس منٛز ہسا آیہِ ییٖتیٛاہ پونٛسہٕ سُہ چھُ آسان انگریٖزی پٲٹھی مگر ییٚلہِ سُہ رَقَم چھِ وٕچھان تٔمِس چھُ باسان بِچارَس پوٚز تہٕ سُہ چھُ کَران تَتھ لِنٛکہِ پٮ۪ٹھ ییٚلہِ سُہ کِلِک چھُ کَران تہٕ تٔمۍ سُنٛد اٮ۪کاوُنٛٹ چھُ گژھان صاف یا چھِس وَنان کیٚنہہ دَپان چھِس یہِ ہسا یہِ أسۍ ہسا چھِ یِتھ کٔنۍ بیٚنکہٕ پٮ۪ٹھ دَپان چھِس اَسہِ چٲنِس نمبرَس آیہِ او ٹی پی سۄ او ٹی پی دِژا اَسہِ تہٕ تٔمی سۭتۍ چھُ گژھان فرٛاڈ ییٚلہِ زَنہٕ کہ بیٚنکَن چھِ آسان گۄڈٕے تٔمِس مَسیج سوٗزمٕژ کہِ سانہِ طرفہ نہ سا یی فون نہ یی مسیج یہِ او ٹی پی وو ٹی پی دِنہٕ کانٛہہ ییٚلہِ نہٕ تٔمِس بِچارَس انگریٖزی چھُ آسان پَیی تٔمِس چھِ گژھان یِہوٚے پرٛابلِم اَگر ہسا بینکَن تہِ آسہِ ہہ یہِ اُرِجٕنَل لنگویج آسہِ ہہ یَتھ اٮ۪رِیاہَس منٛز بیٚنک چھُ تَتِچی زبان اَگر آسہِ ہہ تَتھ تَتِچی لَنگویج اَگر آسہِ ہہ تَتھ تہٕ یِم فرٛاڈَو نِش ہٮ۪کہِ ہے اِنسان بٔچِتھ یا ییٚلہِ تہِ کانٛہہ بزرگ اِنسان چھُ گژھان یا سُہ اِنسان چھُ گژھان ییٚمِس نہ سا یہِ انگلِش انگریٖزی چھِ آسان سمجھ یِوان کیٚنہہ یا لیٚکھُن چھُس آسان تَگُن کیٚنہہ تٔمِس ہسا چھِ واریاہ زیادٕ پرابلِم گژھان سُہ ہسا چھُ بیٚنکَس منٛز گژھان تَتہِ چھُ کانٛہہ سِلِپ رَٹان یا چک رَٹان سُہ چھُ وَنان باقِیَن دَپان چھُس ہے مےٚ دِ یہِ لیٚکِتھ سُہ چھُ مٔنٛزۍ چھُ ہٮ۪کان کانٛہہ فرٛاڈ اِنسان تہِ تَتہِ ٲسِتھ سُہ چھُ کران تٔمِس بِچٲرِس فرٛاڈ اَگر ہسا کٲشِر زبانہِ منٛز آسہِ ہہ یا پَنٛنہِ پَنٛنہِ زبانہِ منٛز آسہِ ہہ تٔمِس سۭتۍ نہ سا ہیٚکہِ ہے یہِ فرٛاڈ گٔژھِتھ کیٚنہہ تٔمِس ہسا آسہِ ہے پَے مےٚ کَتٮ۪ن چھُ سُہ سِگنیٖچَر کَتٮ۪ن چھُ مےٚ سایِن کَتٮ۪ن دَسخت کَتٮ۪ن چھُ مےٚ پَنُن کَرُن یا رَقَم کِتھ کٔنۍ چھِ مےٚ لیٚکھٕنۍ کَتٮ۪ن چھِ کۭژ رَقَم لیٚکھٕنۍ ییٚلہِ نہٕ تٔمِس بِچارَس پَیی چھےٚ آسان تہٕ سُہ تٔمِس سۭتۍ ہسا چھِ دۄہ پَتہٕ دۄہ چھِ گژھان تٔمِس سۭتۍ فرٛاڈ دۄہ پَتہٕ دۄہ چھِ تٔمِس نٔے نٔے فرٛاڈ گژھان تٔمِس بِچارَس سۭتۍ اَمی حِسابہٕ اَگر اَسہِ رِجنَل لنگویج آسہِ ہہ بیٚنکَس اَسہِ نہ سا پیٚیہِ ہہ یُس کانٛہہ بِچارٕ اِنسان چھُ آسان تٔمِس چھِ پٮ۪وان ٹرٛانَسلیٹَر ضُروٗرت یُس تٔمِس وَنان چھِ یہِ انگریٖزی یۄس مسیج چھِ آسان آمٕژ سۄ چھِ پٮ۪وان کٲشِرۍ پٲٹھۍ کَرٕنۍ کَنوٲٹ کَرٕنۍ تٔمِس نہ سا پیٚیہِ ہہ تَمِچ ضُروٗرَت کیٚنہہ تہٕ تٔمِس گژھِ ہہ نہٕ نۄقصان تہِ کیٚنہہ بیٚیہِ کانٛہہ تہِ بیٚنکٕچ سِکیٖم چھِ آسَن تِمَن ہسا یِم برٛوکَر چھِ آسان یِم مٔنٛزِم ییر چھِ اَتھ آسان اَتھ سِکیٖمَن تِم ہسا چھِ اَتھ زیادٕ فٲیِدٕ تُلان پانَس ہُمَن چھِنہٕ یِوان بِچارَن فٲیِدٕے پَتہٕ کیٚنہہ اَگر کٲشِرۍ پٲٹھی آسہِ ہہ یُس کٲشُر پَرُن تَگہِ ہے تٔمِس ہسا گژھِ ہہ واریاہ سہل تٔمِس لَگہِ ہہ بیٚیِس پَے اَمِچ یہِ کیٛاہ دٔلیٖل چھِ کۭتیاہ پونٛسہٕ چھِ کیٛاہ سِکیٖم چھِ مےٚ کوٗتاہ چھِ بَرُن یا بعض اوقات چھِ یِتہِ ہٮ۪کان گٔژھِتھ کانٛہہ چھُ لون کَران تٔمِس نہ سا چھِ پَیی آسان اَتھ منٛز کیٛاہ چھُ لیٚکِتھ تٔمِس چھُ تٔمۍ چھُ باسان بِچٲرِس مےٚ چھُ یہِ دِتُکھ مےٚ مُفتٕے یا اَتھ چھِ مےٚ کَمٕے قصتہٕ بَرُن یِتھَے کٔنۍ چھُ أمِس سۭتۍ گژھان واریاہ زیادٕ گَدٕر اَگر کٲشِرۍ پٲٹھۍ آسہِ ہہ یا باقِیَن ییٚتہِ تہِ کُنہِ جایہِ یہِ گژھِ ہہ اَگر تِہٕنٛزی زبٲنہِ منٛز آسہِ ہہ یہِ أمِس ہسا لَگہِ ہہ برابر پَے مےٚ کوٗتاہ چھِ رقم رَٹٕنۍ اَتھ کوٗتاہ چھِ مےٚ رَٹُن اِنٹرٛٮ۪سٹ کوٗتاہ چھُ مےٚ یا یہِ سِکیٖم چھِ مےٚ اَتھ کوٗتاہ یی مےٚ سَبسِٹی ییٚلہِ نہٕ تٔمِس بِچارَس پَیی چھِ آسان تٔمِس چھِ یِم برٛوکَر چھِ آسان تِم چھِ تٔمِس سَبسِٹی تہِ کھٮ۪وان اَپٲری بیٚیہِ یِم ہسا ڈِجِٹَل ٹوٗلٕز چھِ آسان یِتھ کٔنۍ موبایِلَس منٛز چھِ ایپہٕ ویپہٕ آسان اَگر ہسا اَتھ اٮ۪پَس منٛز ایپہِ منٛز تہِ اَگر بیٚنک دِی ہہ ایپ یا جے کے بیٚنکٕچ ایپ چھِ مِثال اَگر ہسا تَتھ کٲشِرۍ پٲٹھۍ آسہِ ہہ أمِس آسہِ ہہ پَے مےٚ کِتھ کَنہِ چھُ کَتٮ۪ن کَرُن کیٛاہ مےٚ کَتٮ۪ن چھُ پَنُن اٮ۪کاوُنٛٹ نمبر دیُن کَتٮ۪ن چھِم ییٚمِس ترٛاوٕنۍ چھِم پۄنٛسہٕ تٔمۍ سُنٛد اٮ۪کاوٕنٹ نمبر دیُن کَتٮ۪ن چھُم پَنُن فون نمبر دیُن کَتٮ۪ن چھُ مےٚ پِن دِنۍ یِتھَے کٔنۍ ہسا چھُ سُہ چھُ دِوان بِچارٕ بیٚیِس اَتھِ فون دَپان چھُ یِتھ کٔنۍ لیٚکھ یہِ اٮ۪کاوُنٛٹ نمبر چھِ یہِ مےٚ چھِ یَتھ پِن نمبر یہِ یا باقٕے چیٖز پَنٕنۍ اِنفارمیشَن چھُس دِوان یُس ہسا یُس سُہ پَتہٕ رَٹَن وول نفر آسہِ اَگر سُہ ژوٗر ووٗر آسہِ سُہ ہسا چھُ اَپٲری ییٚمِس یِم پونٛسہٕ وونٛسہٕ کھٮ۪وان أمِس ہسا چھُ بِچارَس گژھان نۄقصان